اگر کَتھ چھِ برٛونٛہِمہِ کالٕچ أسۍ کِتھ کٔنٮ۪تھ ٲسۍ پنٛنِس بٔتھِس تہٕ پنٛنہِ مَسُک خیال تھاوان تہٕ أسۍ أسۍ ییٚلہِ سرٛان کَرنہٕ برونٛہہ ٲسۍ أسۍ لگاوان کَلَس تِلہٕ گَگُل تیٖل یا گٮ۪و ییٚمہِ سۭتۍ پَتہٕ صُبحٲے ٲسۍ سرٛان کَران تہٕ سون مَس اوس واریاہ زیادٕ پِشُل آسان تہٕ کُف تہِ ٲس نہٕ وۄتھان کِہیٖنۍ اِتھَے کَنہِ أسۍ ٲسۍ پنٛںِس بٔتھِس تھوڑا سا لیٚدٕر لَگاوان یُس دۄدَس منٛز أسۍ ٲسۍ ترٛاوان تہٕ بیٚیہِ ٲس تھوڑا کیسَر تَتھ ترٛاوان تہٕ پَتہٕ ٲسۍ پںٛنِس بٔتھِس پٮ۪ٹھ لاگان تَمہِ سۭتۍ چھِ واریاہ سُہ ٹینِنٛگ چھِ کَم گژھان بٔتھِس وۄزجار چھِ کَم گژھان تہٕ یِمَن بٔتھِس تٕم دانہٕ چھِ آسان تِم تہِ چھِ واریاہ کَم گژھان

اِتھ کَنہٕ أسۍ ٲسۍ برونٛہہ کالہِ پنُن بُتھ تہٕ پَنُن اَتھٕ بُتھ تہٕ پنُن مَسُک خیال تھاوان